ہٮ۪لو اَسلامُ علیکُم وعلیکُم اسلام تُہۍ چھُو حظ ٹھیٖک بہٕ حظ چھَس اِفرَت بہٕ حظ چھَس یہِ بَنٛڈپورِ پٮ۪ٹھ مےٚ حظ چھِ گژھُن یور تُہۍ چھُو نہٕ حظ یہِ نُظرَت چھُو حظ تُہۍ اچھا مےٚ حظ چھِ گژھُن یور مےٚ اوس گژھُن یور وۄلرَس چَکَر کرنہِ حظ تۄہہِ چھُو نہٕ حظ یہِ تُہۍ چھُو حظ بوٹ چلاوان اچھا مےٚ حظ اوس گژھُن یور وۄلرَس حظ چَکَر کرنہِ بہٕ ٲسٕس مےٚ اوس واریاہ شوق اور گژھنَس مطلب تُہۍ چھُو دِوان تۄہہِ چھُو سُہ بوٹ حظ سجٲیِتھ واریاہ تَتہِ وٕچھ مےٚ واریاہ بوٹ حظ مےٚ وٕچھے اوترٕ فیس بُکَس فیس بُکَس حظ وٕچھے مےٚ فوٹو اَمیُک بہٕ گٔیَس واریاہ زیادٕ خوش مےٚ دوٚپ ییٚلہِ بہٕ گَژھٕ اور چَکرَس تیٚلہِ گژھٕ بہٕ أمۍسٕے أتھی بوٹَس منٛز مےٚ گژھِ یہِ مِلُن یہِ گژھِ مےٚ مِلُن تَتھ واریاہ بوٹ حظ فوٹوٗ ٲسۍ تَتھ پٮ۪ٹھ فیس بُکَس پٮ۪ٹھ اَتھ اوس نَمبَر لیٚکھِتھ مگر سُہ اوس اوڑُے یِوان اَتھِ واریاہ کوٗشِش کٔر مےٚ آز ووت مےٚ خبر کٔژ دۄہ ژھانٛڈان مگر سُہ اوس اوڑُے مےٚ اَتھِ یِوان پتہٕ ترٛایے پتہٕ دِژے مےٚ أکۍ أکۍ فرٛٮ۪نٛڈ اَکھ ٲس مےٚ وٕنۍ تہٕ تٔمی دیُت مےٚ یہِ نَمبَر تٔمۍ دوٚپ یِتھ پٲٹھۍ وَلہٕ بہٕ ہاوَے کُس چھی سُہ یہِ حظ گوٚو مےٚ واریاہ زیادٕ خوش وۄنۍ ؤنِو حظ تُہۍ مےٚ یہِ تُہۍ کوٚت کوٚت چھُو نِوان اور اَتہِ چھِ وِو پایِنٛٹ تہٕ بیٚیہِ کیٛاہ تھامَتھ آ اچھا اچھا تَتھ کیٛاہ چھِ وَنان ٹھیٖک لانٛگ پٮ۪ٹھ اچھا اچھا لانٛگ پٮ۪ٹھ تَتہِ چھِ زیارَت زیارَت چھِ حظ زیارَت شریٖف اَچھا سُہ تہِ کَرو اَپٲری زیارَت اِنشاء اللہ اَگر قٕسمَتَس اوس مےٚ حظ دَپیو صُبحَس یِمو یا یَتھ اوس نہٕ موسَم اوترٕ پٮ۪ٹھ ٹھیٖک کِہیٖنۍ اَہَن حظ مےٚ حظ دَپے صُبحَس گژھَو بہٕ

بہٕ حظ یِمہٕ ہاو بَجے حظ یِمہٕ ہا بہٕ بَجے ہیٚکہِ نہٕ حظ تُہُنٛد بوٹ نیٖرِتھ بہٕ حظ یِمہٕ ہا تٕہٕنٛدۍسٕے بوٹَس منٛز مگر اوس مےٚ بَہاے بَجہِ یُن اَکھ بجے اَدٕ حظ ٹھیٖک حظ چھِ مگر بہٕ حظ واتہٕ اَتسٕے تُہۍ ؤنِو حظ مےٚ یہِ تُہۍ کوٗتاہ چھُو ہٮ۪وان پتہٕ او سُہ چھِ حظ دوٗر واریاہ تیوٗتاہ آچھا آچھا آچھا یہِ ہُتھ پٲٹھۍ راوُنٛڈ اَگر کَرو وۄلرِس اَدٕ حظ ٹھیٖک حظ چھِ صُبحَس کَرٕ بہٕ ڈِسکَشَن اَتی تیٚلہِ حظ یِمو صُبحَس اَکھ بَجے چھُو حظ وَنان اَدٕ حظ اَسلامُ علیکُم